السلام علیکُم آ جِناب اَسہِ حظ اوس دۄد ضوٚرَتھ أسۍ حظ چھِ أسۍ حظ چھِ شاہِد اَسہِ حظ اوس اٮ۪کچُؤلی اٮ۪کچُؤلی چھُ اَسہِ فَنٛکشَن حظ آ یہِ حظ چھِ لگ بگ ٲٹھ سٮ۪پٹٮ۪مبَر گَژھِ اَسہِ فَنٛکشَن آ لگ بگ حظ اَسہِ چھ تٕرٛہَن ترٛامٮ۪ن یِتھ کَنۍ تہٕ مگر أسۍ تھاوَو اِنتِظام پانٛژھ تٕرٛہَن ترٛامٮ۪ن تام گۄڈ ؤنِو حظ تُہۍ اَتھ فِلحال ؤنۍتو گۄڈٕ زامُت دۄد کوٗتاہ لَگہِ اَسہِ پانٛژھ تٕرٛہَن ترامٮ۪ن آ ہُم ڈَبہٕ

اَہن حظ نہ حظ أسۍ تھَوَو یہِ أسۍ تھاوَو تِم بٔڑۍ ڈَبہٕ چھِنہٕ حظ سُہ کۭتِس گَژھان بوٚڑ ڈَبہٕ کۭتِس گَژھان آ تِمَے چھِ تھاوٕنۍ اَسہِ زٕ زٕ ڈَبہٕ تھاوَو ترٛامہِ أسۍ تِم حظ گٔے تِم حظ گٔے سَداہ ڈَبہٕ گٔے حظ بیٚیہِ ؤنۍتو مےٚ تُہۍ آ اوم دۄد ٲٹھ کِلوٗ نہ حظ نہ ٲٹھو بَجاے تھٲیِو دَہ بَرابر تُلِو حظ ٹھیٖک تیٚلہِ تھٲیِو تِم دَہ کِلوٗ ہُم تھٲیِو تیٚلہِ سَداہ ڈَبہٕ تہٕ آ ژامَن تہِ چھِ ضوٚرَتھ اَسہِ مےٚ حظ باسان تُہۍ کٔرِو کٲم حظ تُہۍ تھٲیِو زٕ کلوٗ تھٲیِو تُہۍ اَکھ گَر کُلی ژامَن تہٕ بیٚیہِ اگر ہُمہِ منٛز آسہِ کِلوٗ تہٕ اَدٕ تھاو آ تَمیُک چھُ سَہلٕے سُہ چھُ سَہلٕے مَسلہٕ تہٕ اَلبتہ گَژھِ آسٕنۍ اَصٕل آ بیٚیہِ گَژھِ کہِ بَغٲرٕ حظ بَغٲرٕ گَژھِ تَمہِ سورُے آ کِلوٗ کِلوٗ کھَنٛڈ گَژھِ آسُن مَگر ہُہ تہِ رَلہٕ تہِ اگر آسٮ۪س کِلوٗ کھٔنٛڈ مگر یا گَرکُلی ژامنٕے نِنۍ نِمَو أسۍ آ تۄہہِ کَتٮ۪تھ چھُ یہِ یہِ کتٮ۪ن چھُ تۄہہِ دُکان کَتٮ۪ن چھُ تۄہہِ اچھا ٹھیٖک ٹھیٖک اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ چھِ ٹھیٖک چھِ چَلو وۄنۍ کَرو بہٕ تۄہہِ ییٚتھۍ نَمبرَس پٮ۪ٹھ فون تہٕ بیٚیہِ حظ یہِ وَٹسیپ تہِ کَرو تہٕ بیٚیہِ کَرو بہٕ تۄہہِ ڈیٖٹیل مگر گَژھِ آسُن یہِ سَتھ سَتَمبر شامنٕے ہہ آ ٲٹھمہِ ٲٹھمہِ ٲٹھمہِ بَہہِ بَجہِ ہیوٗ لگ بگ ادٕ حظ چلو السلام علیکُم